سٲنِس گامَس منٛز چھِ واریاہ اَصٕل ڈرٛینیج سِسٹم تِکیٛازِ اَگر روٗد زیادٕ پیٚیہِ سُہ آب چھُ اَصٕل پٲٹھۍ نیٚبر نیران ییٚتہِ چھُنہٕ لوٗکن مُشکِلات کِہیٖنٛۍ تہِ پیٚوان نہَ چھِ تِم آبَس وابَس پھٹان نہَ چھُ آب کھسانٕے آنٛگنن منٛز ییٚتہِ تِم چھِ دۄہ کھۄتہٕ دۄہ گژھِ ہے اَتھ منٛز زیادٕ کھۄتہٕ زیادٕ ترقی یِنۍ واریاہ سِکیٖمہٕ چھِ تِمہٕ یِم اَسہِ پَزن یِم اَپناونہِ یِمَو سۭتۍ اَسہِ سانِس گامَس یُس چھُ تَتھ یِیہِ واریاہ زیادٕ ترقی تِکیٛازِ یُس روٗدُک آب چھُ آسان یا سہلابُک آب چھُ آسان سُہ ہیٚکہِ آرامہٕ سان نیٚبر نیٖرِتھ ییٚتہِ چھِ واریاہ اصَٕل ڈرٛینیج سِسٹم بَنومُت گورمینٹَن تہٕ آب چھُ نیران آرام سان نیٚبر کٲنٛسے تہِ چھےٚ نہٕ دِقعت گژھان کِہیٖنٛۍ نہٕ تہٕ اَسہِ پَزِ گورمینٹٔچ یِم تہِ سِکیٖمہٕ چھےٚ تِم پَزَن اَسہِ ہاو تِمن پیٚٹھ پَزِ اَسہِ ظۅن دیُن کہِ أسۍ کِتھٕ کٔنۍ کَرو تِمن پیٚٹھ کٲم اَصٕل پٲٹھۍ کَرو یہِ ڈرٛینیج سِسٹم بَناوو اَصٕل پَنٕنِس گامَس تہٕ پَننہِ گامہٕ علاوٕ یِم تہِ باقٕے ہَمسایہِ گام آسن تِمَن تہِ تِمَن کُن تہِ تھاوَو نَظر گُزر تِمَن تہِ گژھِ اَصٕل ڈرٛینیج سِسٹم بنان بَنُن تہٕ سٲنِس گامَس چھُ واریاہ زیادٕ اَصٕل ڈرٛینیج سِسٹم ییٚتہِ چھُنہٕ کٲنٛسہِ تہِ سہلاب کھسان نہَ چھُ کیٚنٛہہ کھسان روٗد چھُ نیران آرام سان نیٚبر